اَسہِ کوٚر یَوٕ موبایل اکھ آڈر اوٚہ اوٚہ اوٚہ اوٚہ میانہِ خۄدایو تَتھ دراے نہٕ ژور دۄہ تہِ سُہ اوس ؤرٕسٹ ؤرٕسٹ ؤرٕسٹ مطلب خراب کَمپٔنی ہُنٛد موبایل یَتھ سُہ برونٛٹھ سُہ وَنان ٲسۍ چاینیٖز مال سُہ اوس تیُتھُے مطلب چیٖزٕے تَتھ دراے نہٕ پنٛدہ دۄہ تہِ تَتھ مٔکرِس چیٖزَس بارِ دُبارٕ مطلب اَمہِ کِمپٔنی ہُنٛد نہ چیٖز اَنُن کانٛہہ نہ گرَس منٛز زٔرناوُن یُتھ کانہہ چیٖز